سٲنِس ہندستانَس منٛز چھِ واریاہ آلودگی پھٔہلے مٕژ سٲنِس أنٛدۍ پٔکِس چھ واریاہ آلودگی پھٔہلے مٕژ یِم زَن اَمہِ آلودگی ہٕنٛدۍ یِم ریٖزن چھِ تِم چھِ فیکَٹری تِم چھِ یِم یِم کارخان تِم چھِ یِم یا یِمو سۭتۍ چھِ واریاہ مطلب ساروی کھۄتہٕ بوٚڑ آلودگی کیاہ چھُ سُہ چھُ سون ہوا ہوا اَگر نہٕ اَسہِ ہوا آسہِ تیلہِ کَتہِ ہٮ۪کو أسۍ زنٛدٕ روٗزِتھ سون ہوا حظ چھُ واریاہ یہِ گنٛدٕ گوٚومُت اَمہِ سۭتۍ بیٚیہِ سون آب مطلب سون آب چھُ گوٚومُت واریاہ بیٚیہِ چھِ بیٚیہِ چھِ اَمہِ سۭتۍ یِم ییٚلہِ یہِ ڈفا ڈفارسٹریشن چھِ گژھان اَمہِ سۭتۍ چھُ ہوا گژھان صاف کُلیو سۭتۍ چھُ گژھان ہوا صاف مَگر مَگرأسۍ چھِ کران یہِ ژَٹان چھِ کُلۍ ڈفارسٹریشن چھِ کران اَمہِ سۭتۍ چھُ ہوا وارہ ہُہ خراب گژھان گنٛدٕ گژھان بیٚیہِ چھُ سون آب یہِ چھُ واریاہ گنٛدٕ گوٚومُت اَمہِ سۭتۍ چھُ ٲبی جاناوار وَنان اَمہِ آبہٕ چہِ آلودگی سۭتۍ بیٚیہِ چھُ یہِ یُس زَن ہواہَس منٛز چھُ یُس زَن یُس زن سون ہوا چھُ اَتھ چھُ واریاہ آلودگی پھٔہلے مٕژ یہِ چھِ سانہِ یہِ چھِ سٲنۍ صحت خٲطرٕ واریاہ مُزِر اَمہِ سۭتۍ چھِ اَمہِ سۭتۍ ہٮ۪کو أسۍ مٔرِتھ اَمہِ سۭتۍ ہٮ۪کو اَمہِ سۭتۍ ہٮ۪کن واریاہ بٮ۪مٲرۍ نٔوِتھ یۄس زَن سٲنۍ رازدٲنی چھِ نِیو دہلی سٲنۍ ہِنٛدُستانٕچ رازدٲنی نیو دہلی اَتہِ چھُ ساروی کھۄتہٕ زیادٕ شور آسان اتہِ چھِ اَتہِ چھِ ساروی کھۄتہٕ زیادٕ اتہِ چھِ ساروی کھۄتہٕ زیادٕ یِم موٹر وِیٖکلٕے اَتہِ چھِ ساروی کھۄتہٕ زیادٕ گاڑِ یِمو زَن یِہُنٛد دٔہ زن ہواہَس منٛز چھُ ہواہَس سۭتۍ چھُ رَلان سُہ چھُ کرن سون ہوا موٚکُر بیٚیہِ چھُ سُہ یُس زَن تَمیُک ویسٹ میٹیٖریل چھُ نیران سُہ چھ ژھنان آبَس منٛز سون آب چھُ گژھان موکُر اَمہِ سۭتۍ بیٚیہِ چھُ تَمہِ سۭتۍ تَتہِ چھُ واریاہ جام لگان تَتہِ چھِ تَتہِ چھُ نایِز پولیوٗشن تہِ گژھان تَتہِ چھ ہارنو سۭتۍ نایِز پولیوٗشن تہِ گژھان بیٚیہِ چھُ تَتہِ چھُ واریاہ نِیو دِہلی یس منٛز چھُ واریاہ یِم بنٛڈار تَتہِ چھِ واریاہ گنٛڈٕک بنٛڈار تَپٲرۍ چھِ نہٕ ہٮ۪کان نیٖرِتھ چھِ نہٕ ہٮ۪کان تَپٲرۍ آ سُے ہوا چھِ أسۍ سُے ہوا چھِ أسۍ چوان اَمہِ سۭتۍ آز چھِ واریاہ مَران اَمی ہوا سۭتۍ یُس زَن پٔتمہِ ؤریہِ مطلب یہِ پٔتمہِ پٔتمہِ سیٖزنہٕ یُس روٗد پیوو سُہ تہِ اوس واریاہ موٚکُر تَمہِ سۭتۍ گٔیہِ سۄیِل سۄیِل اِروجن گٔیہِ تمہِ سۭتۍ سۄیِل اِروجن گٔیے تَمہِ سۭتۍ بیٚیہِ پیٚیہِ یِم پَسہِ وَسہِ آیہِ ؤسِتھ تَمہِ سۭتۍ بیٚیہِ گٔیے روڈ گٔیے نیٖرِتھ واریاہ مطلب یِم کُلی تہِ مطلب یِم کُلی تہِ ہۄکھے یِم کُلۍ ہکھڈے وۄنۍ یِم کُلۍ یِم دۄدٕرے بیٚیہِ گٔیے اَمہِ سۭتۍ واریاہ واریاہ گٔیے یِمن یِمن یِمن زَن ہَچوٗ مطلب ہُہ ہَچوٗ مکان اوس تِمن تہِ تِمن تہِ گٔیے واریاہ پرابلِم اَمہِ سۭتۍ بیٚیہِ چھُ نہٕ اَمہِ سۭتۍ روٗد ووٗد ٹایمَس پیوان کیٚنٛہہ اَگر مَگر یِتھُے یِتھٕے پٲٹھۍ چلیو تیٚلہِ چھُ نہٕ مطلب تیٚلہِ مطلب تیلہِ بَچہِ نہٕ ییٚتہِ کہیٖنۍ تیلہِ مطلب زنٛدٕ روزُن گژھِ واریاہ مُشکِل سانہِ خٲطرٕ مطلب آز چھِ ہِندُستانَس منٛز جایہِ جایہِ یِم ہُہ مطلب کوٗڈُک بنٛڈارٕ اَمہِ سۭتۍ اَگر یِتھٕے پٲٹھۍ روٗد یہِ بنٛڈار چلوُن تیٚلہِ ہسا روزِ نہٕ ییٚتہِ کٔہینۍ زندٕ تیٚلہِ گژھِ واریاہ مُزِر سانہِ خٲطرٕ مطلب یہِ زنٛدٕ روزُن اَگر أسۍ مطلب ییٚلہِ شیٖن چھُ پیوان مطلب وِننٛٹرَس منٛز چھُ باسان اَسہِ یہِ چھُ مطلب یہِ چھُ بہار بہارَس منٛز چھُ باسان اَسہِ یہِ چھُ مطلب سَمبر سَمر سمر مطلب ییٚتہِ چھُ ہہُ پھِرٕ تُھر گژھان مطلب سیٖزنن چھُ گژھان پھِرٕ تُھر بیٚیہِ چھِ نہٕ اَمہِ سۭتۍ ہٮ۪کان فصٕل وۄپدٲیِتھ أسۍ کیٚنٛہہ بیٚیہِ چھِ نہٕ اَمہِ سۭتۍ ہٮ۪کان أسۍ مطلب میوٕ ویوٕ وۄپدٲیِتھ کیٚنٛہہ بیٚیہِ چھِ اَمہِ سۭتۍ بیمار أسۍ پیوان بیٚیہِ چھِ اَمہِ سۭتۍ چھُ مطلب کٔہینۍ چیٖزٕے بَنان گرِ چھ نہٕ مطلب اَمہِ سۭتۍ ہہُ بَتہٕ ہٮ۪کان رٔنِتھ کِہینۍ چھُ نہٕ گژھان اَمہِ سۭتۍ بَنانٕے چھُ نہٕ کیٚنٛہہ اَمہِ سۭتۍ وۄنۍ چھِ یی اَمہِ سۭتۍ چھُ واریاہ مطلب آلودگی پھٔہلان چھِ اَمہِ سۭتۍ واریاہ